میٛانہِ گامہٕ کٮ۪ن شُرٮ۪ن چھِ آنٛگن واڑی سینٹَرَن منٛز یِوان پولیو ڈرٛاپَس ترٛاونہٕ ییٚمہِ سۭتۍ میٛانہِ گامٕکۍ شُرۍ چھِ بَچَن پولیو نِش تہٕ یِم چھِ اَدٕے میٛانہِ گامٕکۍ شُرۍ چھِ یِتھٕ پٲٹھۍ أسۍ چھِ پَنٕنٮ۪ن شُرٮ۪ن یِتھٕ پٲٹھۍ بچاوَن پولیو نِش